ہیٚلو اَسَلام علیکُم وَعلیکُم سَلام

اَہَن حظ بہٕ چھَس مصال وَصال بناوان ہُو سُپایسِز گَرِ بنان جی

بِلکُل بِلکُل بہٕ وَنہو تۄہہِ تُہی چھُو یہِ بوٚڈ فنٛگشن کِنہٕ لۅکٹُے فنٛگشن مطلب خانٛدر چھا کِنہٕ اَچھا سَب چھِ ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ کٔرِو گۄڈٕنٮ۪تھ کٲم مطلب بہٕ چھَس بناوان گۄڈٕ بوٗزِو تُہۍ میٛون مطلب مےٚ چھُ آسان سورُے آرگینِک مےٚ چھُنہٕ آسان یہِ یِم چھِنا مارکٮ۪ٹس منٛز تِم مٔکٔرۍ آسان تہِ چھُنہٕ مےٚ آسان مےٚ چھُ آسان سورُے آرجنل تۄہہِ گژھٮ۪و تھوڑا یہِ کاسٹلی تہِ

اَہَن حظ وازٕوان سۭتۍ چھُ گَژھان اَچھا بلکُل بلکُل ٹھیٖک ٹھیٖک گۄڈٕنٮ۪تھٕے چھُ وازٕوانس منٛز ترٛاوان فُڈ کلر سُہ چھُ آسان اَن ہاے جینِک تتھ آ تتھ چھُ آلٹرنیٚٹِو أسۍ ہٮ۪کو تتھ ترٛٲوِتھ موَل چھِ تتھ وَنان ٹھیٖک چھا سُہ ہٮ۪کو بہٕ تۄہہِ تۄہہِ چھُ یہِ نِیُن میٚے نِش کِنہٕ اَچھا ٹھیٖک چھُ ٹھیٖک چھُ موَل ہٮ۪کو بہٕ تۄہہِ تھٲوِتھ سُہ چھُ ایٚز فُڈ کلر تہِ ہٮ۪کان یوٗز کٔرِتھ أسۍ ٹھیٖک اَہَن حظ فُڈ کلرٕ بدلہٕ بیٚیہِ گوٚو بیٛاکھ ؤر چھَس بہٕ پانَے بناوان گَرِ وَرِ مصال یَتھ چھِ وَنان ٹھیٖک سُہ ہٮ۪کو بہٕ تۅہہِ دِتھ بیٚیہِ چھِ یِم یِوان اَز مٔکٔرۍ یِم حظ ٲلہٕ وٲلہٕ ٲلہٕ دالہٕ چیٖن نیٚبرٕ بازرٕ سُہ ہٮ۪کو بہٕ تۅہہِ وارِیاہ مطلب پیٛوٗوَر دِتھ مےٚ نِش چھُنہٕ آسان یہِ مۄکُر چیٖز بِلکُل تِم ہٮ۪کہو بہٕ تُہۍ دِتھ آرگینِک بِلکُل بِلکُل ٲلہٕ چھِ دالہٕ چیٖن چھِ بیٚیہِ چھِ تیٖل وۅنۍ اَز مارکٮ۪ٹس منٛز مۄکُر سُہ چھُ مےٚ پیٛوٗوَر آسان مےٚ چھُ تھوٚومُت تِمن سۭتۍ کنٛٹٮ۪کٹہٕ تِم چھِ مےٚ دِوان پیٛوٗوَر تیٖل چھُنہٕ حظ آسان تیٖل کٲشُر تیٖل آ تِم چھِ سُہ وارِیاہ مطلب پیٛوٗوَر وییَس منٛز کَڈان تِم چھِ مےٚ دِوان پیٛوٗوَر تیٖل سُہ دِمہو سُہ تہِ ہٮ۪کہو بہٕ تۄہہِ دِتھ بیٚیہِ گوٚو یِہَے ؤر ووٚنمو مےٚ تو آ روٗہُن چھُ پران چھُ سُہ تہِ ہیٚکِو تُہۍ مے نِش نِتھ ٹھیٖک چھا پران تہِ چھُ مارکٮ۪ٹس منٛز اَز یِوان مطلب سُہ چھُنہٕ آسان ؤرٕتھ کیٚنٛہہ یَتھ پرٛایزٮ۪س تِم دِوان چھِ پران ہٮ۪کو بہٕ تۅہہِ دِتھ روٗہُن ہٮ۪کہو بہٕ تۅہہِ دِتھ ؤر وَرِ مصال ہٮ۪کو دِتھ فُڈ کلرٕ بدلہٕ ہٮ۪کِو تُہۍ موَل یوٗز کٔرِتھ بیٚیہِ کیٛاہ بیٚیہِ بلکُل سُہ چھُ سُہ گوٚو سُہ چھُ آسان بلکُل بلکُل تُہۍ تھٲوِو گۄڈٕ خۄدایس پٮ۪ٹھ بروس بلکُل بلکُل تُہۍ کٔرِو خود گۄڈٕ خۄدایس بروس تَمہِ پتہٕ مےٚ ٹھیٖک چھا تُہۍ دِیٖزیٚو مےٚ آرڈر آرڈر کَر چھُو یہِ واتہٕ ناوُن تُہۍ ؤنِو مےٚ تۄہہِ کَر چھُ فنٛگشن پگاہ تۄہہِ کٔر یہِ وارِیاہ شارٹ ٹایِمس منٛز چَلو کیٚنٛہہ چھُنہٕ تہٕ تُہۍ دِیٖزیٚو مےٚ آرڈر ٹھیٖک چھا یہِ واتوٕ تُہۍ گرے اِنشااللہ سُہ واتی گَرے ٹھیٖک چھا اَدٕ حظ اَسلام علیکُم